وعلیکُم اسلام شُکُر رۄبَس کُن تُہۍ چھِو ٹھیٖک اَہَن حظ توٗرۍ زِیُن کِکر زیُن تۄہہِ کُس زیُن چھُو ضروٗرت توٗرۍ زیُن بَنہِ کوٗتاہ بَنن بَنن ییٚمہِ ساتہٕ تۄہہِ ضروٗرت آسِو اَسہِ چھُ آسان ڈیلی آ ریٹ چھِ کٕنان أسۍ نَو شَتھ رۄپیہِ کوینٹَل آ یہِ چھِ ریٹھٕے یِہَے اَتھ چھِ لاگَتھ لگان اَتھ چھِ لیبر لگان واریاہ اَتھ چھِ یِہَے اَتھ چھےٚنہٕ یِوان برابری اَہَن حظ سَہلٕے چھُ ییٚلہِ تُہۍ نِیو پرٛتھ ساتہٕ تیٚلہِ کَرو رۄپیہِ دہ کَمٕے شیکھ بَنٕنہِ کیٚنٛہہ سُہ چھُ آسان کَم اَتھ چھےٚ نہٕ برابرۍ یِوان یہِ چھُ درٛۅگ یہِ چھُ اورَے درٛۅگ آسان پَتہٕ گٔیَس لیبَر خرچہٕ تۄہہِ پیَیو ساڑ سَتھ ساس آ زیُن گوٚو صاف نِکرٲوِتھ زیُن آسہِ آ

ژھوٚٹ ژھوٚٹُے آسہِ تونٛدرٕ زیُن خانٛدرس تونٛدرَس لگان چھُ خانٛدرَس آ سُے زیُن بَنہِ آ زیُن آسہِ صاف ژھوٚٹ ٹَکھ کٔرِتھ آسہِ زیُن أہٕنٛہ کانٛدرَن لگان چھُ بیکری لَگہِ ییٚمہِ ساتہٕ تۄہہِ ضروٗرت ییٚمہِ ساتہٕ تۄہہِ ضروٗرت آسہِ تُہۍ سوٗزیو گٲڑۍ تہٕ تُہۍ ہیٚکِو نِتھ تۄہہِ کوتاہ آسہِ ضروٗرت آ گاڑۍ چھےٚ آسان اورَے سوزٕنۍ اَسہِ چھِ مٔنٛڈۍ مٔنٛڈۍ پیٚٹھ چھِ سوزان الگ گٲڑۍ تتہِ بۅکٕچ زیُن تتھی چھِ تولان اَتھ چھِ وَنان آلسٹینٛگ تۅہہِ کوٗتاہ چھُو ضروٗرت لگ بھگ اچھا تِم ٲسۍ تہٕ تۄہہِ ما چھُو بیکری دُکان تیٚلہِ ہَے لَگیٚو تۄہہِ واریاہ زیُن تۅہہِ لگہِ ژوٗںٹھۍ زیُن تہِ تۄہہِ لَگہِ کِکر زیُن تہِ تۄہہِ لَگہِ ژیرٕ زین تہِ یہِ زیُن تۄہہِ ضروٗرت آسوٕ سُہ بَنہِ کِکر تہِ بَنن کِکر زیُن تہِ چھُ آسان اَسہِ نِش گوٚو پرٛتھ کانٛہہ قٔسٕم ایویلیبٕل یُس قٔسٕم تۄہہِ ضروٗرت آسہِ سُہ بَنہِ تَتھ چھُ مَگر مُختٔلِف ریٹ آسان پَنٕنۍ پَنٕنۍ ریٹ سوزانیٚس میٲنِس آ ٹھیٖک چھُ مےٚ ؤنۍ زیٚو مَگر مےٚ ٲسۍزیٚو دۄہ کران اکھ دۄہ برٛونٹھ برٛوہنٕٛے فون اسہِ چھِ پگاہ اَنٕنۍ پگاہ زیُن ضروٗرت أسۍ ہسا تھاوَو تَیار کٔرِتھ کیٛازِ أسۍ ما چھِ سورُے تھاوان یہِ چھُ أنٛدرٕ زیُن بَناوان اَتھ چھُ پیٚوان لۄکُٹ لۄکُٹ بَناوُن أسۍ چھِ اَکثر اَکثر تھاوان زیوٗٹھ یہِ اَدٕ حظ اَدٕ حظ اچھا جناب